دٔیِم پروڈکٹ یُس اوس مےٚ سُہ کَرے مےٚ بیگ اگر بہٕ تٔمیُک پازِٹیو پوینٹ وَنہٕ کہِ تَتھ اوس کَلَر واریاہ زیادٕ اَصٕل ڈِزِایِن تہِ اوس واریاہ زیاد خوٗبصوٗرت سٲری ٲس مےٚ وَنان ژےٚ کَتہِ چھُ یہِ اوٚنُمت ژےٚ کَتہِ چھُ اوٚنمُت مگر دٔیِم چیٖز اوس تَتھ تَتھ سُہ سُہ اوس تَتھ ٲس نہٕ کالٹی اَصلی تَتھ ٲس کالٹی واریاہ زیادٕ خراب تہٕ تٔمۍ وجہ سۭتۍ درٛاو نہٕ پتہٕ مےٚ تَتھ تیوٗتاہ ٹایِم کِہیٖنۍ